وعلیکُم سلام اسلامُ علیکُم

ہیلو اسلامُ علیکُم وعلیکُم سلام ٹھیٖک پٲٹھی حظ اصٕل پٲٹھۍ حظ ٹھیٖک پٲٹھۍ سِکی بوٹ آ کینٛہہ نہ حظ چھُنہٕ أسے چھِ دِوان آ دۄہس چھِ ہیوان أسۍ پانژھ شےٚ ہتھ رۄپیہِ آ اگر تۄہہِ ضوٚرَتھ آسیو تُہۍ ییٖزیو پتہٕ دُکانس پٮ۪ٹھ تٔتی کرو باقٕے کَتھ چلو ٹھیٖک حظ چھُ